السلامُ علیکُم یاوَر سَر ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک محمد وارِث چھُس تُہٕنٛدِ لایبرٔری ہُنٛد سٹوٗڈَنٛٹ اَکھ یہِ حظ سَر یُس بہٕ چھُس نہٕ حظ لایبرٔری یِوان اَتہِ حظ چھِ سَر بِضٲتی پرابلِم اَکھ حظ یُس بُک سیٚکشَن چھنہٕ یہِ یۄس لایبرٔری چھِ تَتہِ چھےٚ جِناب یِم بُکٕس چھِ تِم چھِنہٕ سیٚود سیٚکشَن وایِز تھٲیِتھ کِہیٖنۍ اَسہِ چھےٚ گژھان واریاہ پرابلِم جِناب أکیٛاہ بُک بہٕ چھُس پران نیٖٹ خٲطرٕ مےٚ چھِ پیٚوان بُک ژھارٕنۍ مےٚ چھِ لگان لگ بگ ڈوٚڈ ترٛےٚ گانٛٹہٕ ژھارنَس بُک تَتہِ چھِنہٕ سیٚکشَن حِساب بُکٕے تھٲیِتھ تہٕ بیٚیہِ چھِنہٕ اَجہٕ بُکہٕ تہِ ایٚولیبٕل کِہیٖنۍ سَر تہٕ تمہِ موجوٗب سَر یہِ حظ اَتھ کٔرتَو کیٚنٛہہ جِناب سَر جلدی پہمتھ یہِ سیٚکشَن وایِز گژھان جِناب بُکہٕ روزٕنہِ تاکہ اَسہِ تہِ یی جل اَسہِ تہِ یی جلدی جلدی جِناب بُک ژھانٛرنہٕ اَصٕل پٲٹھۍ تُہۍ اگر جِناب یہِ کٔرِو نا یہِ یُس فار ایٚکزامپٕل فِزِکسٕچ بُک سیٚکشَن چھِ سُہ تھٲیِو الگ کیمشٹری تھٲیِو الگ بیالوجی الگ یا آٹٕس سیٚکشَن چھِ تَتھ منٛز تھٲیِوسوشالجی الگ یا بدل کیٚنٛہہ مان ژٕ یِم تہِ کامٲرسٕکۍ سَبجَکٹ تِمَن تہِ تھٲیِو الگ الگ تہِ سُہ حظ گژھِ ہا واریاہ اصٕل جناب اسہِ تہِ بَچہٕ ہا واریاہ ٹایِم اَسہِ چھِ گژھان واریاہ ٹایِم اَتھ پٮ۪ٹھ جناب خرچ سُہ چھِ گژھان زایہِ ٹایِم جناب مگر یہِ حظ جِناب جلدی پہمتھ حظ یہِ چھِنہٕ یکیٛاہ بہٕ اوسُس آز جناب آز تہِ اوسُس بہٕ تَتہِ لگ بَگ لٔگۍ مےٚ بہٕ اوسُس کَہہِ بَجہ دہہِ بَجہِ لٲج مےٚ بُک ژھانٛرٕنۍ لگ بگ بجے ساڑٕ بہہ تہِ تٔتھۍ سۭتۍ بہٕ اوسُس بُکٕے ژھانٛران تمہِ پَتہٕ ژھانٛرٕے نہ مےٚ سۄ بُک تی چھےٚ جِناب اَتہِ پرابلِم مےٚ یٲژ چھنہٕ پرٮ۪تھ أکِس سٹوٗڈَنٛٹَس چھِ گژھان پرابلِم تُہۍ وۄنۍ چھےٚ سٲنۍ روکشٹ یِہٕے تُہۍ تھٲیِتَو جِناب یہِ الگ الگ سیٚکشَن کٔرِتھ اَتھ نہ حظ اگر نہ حظ یہِ گوٚو تیٚلہِ حظ کَرٕ بہٕ لایبرٔری لایبرٔری کَرٕ بہٕ تیٚلہِ چینج تیٚلہِ ہے یہِ حظ گژھِ صُبحَنٕے گژھٕنۍ یہِ کَتھ مےٚ گژھِ نہ پرابلِم یِنۍ اَتھ منٛز کِہیٖنۍ جِناب